برٛونٛہہ کالہِ اوس وُچھنہٕ یِوان کہِ ہر أکھ شَخص ہر اکھ اِنسان اوس کأشِرۍ پٲٹھۍ کَتھ کران تہٕ یَنہٕ پٮ۪ٹھ ٹٮ۪کنالجی آیہِ سٲنِس سَماجس منٛز تہٕ یا أسی چھِ فون وُِچھان فون آو سٲنِس سَماجس منٛز تہٕ اَتھ منٛز چھِ أسۍ اِنگلِش پَران یا اُردو پران ہینٛدی پران یا ہر اَکھ لینٚگویج یُس تہِ زَبان چھِ سُہ چھِ أسی یاد کران سُہ چھِ أسی ہیٚچھان تہٕ یُس سون کٲشُر چھُ سُہ گوٚو وارٕ وارٕ وارٕ وارٕ گوٚو سُہ واریاہ زیادٕ کَم کرُن یعنی کہِ لوٗکھ چھِ وۅنۍ زیادٕ اِستعمال بَدل بَدل زَبانہٕ کران یتھ منٛز اِنگلِش چھُ یِوان اُردو چھُ یِوان ہینٚدی چھُ یِوان تہٕ کٲشُر چھُ نہٕ اَز خاص کٕہٕنٛے تہِ کران تہٕ أسی چھِ وُچھان یِم تہِ اَز شُرۍ چھِ زیٚوان تہٕ تِمن سٍتۍ چھُ یِوان اِنٛگلِش پٲٹھۍ یا اُردو پٲٹھۍ کَتھ کرنہٕ تہٕ تِمن یُس مَدر ٹنٛگ چھِ یُس تِمن ماجہِ زَبان چھِ تہٕ سُہ چُھنہٕ تِمن سٍتۍ یِوان تَتھ زَبانہِ منٛز چھِنہٕ تِمن سٍتۍ یِوان کَتھ کرنہٕ کِہیٖنٛۍ تہِ نہٕ تہٕ أسی چھِ اَز کَل وُِچھان تہٕ یِم نٔے نٔے شُرۍ چھِ یِمن چھُ کٲشُر چھےٚ نہٕ یِمن پَتہٕ ہَے اَسہِ چھِ مٔدر ٹنٛگ یُس اَسہِ ماجہِ زَبان چھِ سُہ چھُ اَسہِ کٲشُر تہٕ اَگر یِمن کٲشِرۍ پٲٹھۍ کَتھ چھِ کران تہٕ تِمن چھِنہٕ سَمجھے یِوان کٲشِر زَبان سٲنۍ تہٕ یہِ گوٚو سورُے یُس ٹٮ۪کنالجی آیہِ یا أسی چھِ وُِچھان أسی چھِ فونَن منٛز وُِچھان بدل بدل کَلچر چھِ یِوان بدل بدل کَلچر چھِ سانہِ کٔشیٖرِ منٛز یِوان لَبنہٕ یہِ ویٚسٹٲرٕن ویٚسٹٲرنایزیشَن آیہِ أسی چھِ وُِچھان بَدل بَدل زَبان چھِ یِوان ییٚتہِ اِستعمال کَرنہٕ تہٕ أسی أسی چھِ وُچھان کہِ سون کٲشُر یُس چھُ یہِ چھُ وارٕ وارٕ وارِ وارٕ چھُ یہِ غأب گَژھان سٲنۍ یہِ لینٛگویج یۅس چھِ یہِ چھِ وارٕ وارٕ وارٕ وارٕ غأب گَژھان أسی چھِ وُچھان ہر اَکھ ہر اَکھ اِنسان ہر اَکھ شَخض چھُ اَز بَدل بَدل زَبانہِ منٛز کَتھ کران شُرٮ۪ن سٍتۍ الگ پٲٹھۍ بَڈٮ۪ن سٍتۍ الگ پٲٹھۍ پَنٕنِس دَفتَرس منٛز اَلگ پٲٹھۍ گَرِکٮ۪ن سٍتۍ اَلگ پٲٹھۍ تہٕ مگر بہرحال تہٕ یُس یہِ کٲشُر سون چھُ یہِ چھُ وارٕ وارٕ غأیبٕے گَژھان تہٕ اَز چھُنہٕ کٲہٕنٛۍ تہِ اَصٕل پٲٹھۍ پِیور کٲشُر کران تہٕ بہٕ چھَس گُزٲرِش کران کہِ یِم تہِ سٲنۍ بَچہِ زٮ۪وان چھِ یا بَچہِ زٮ۪ون تہٕ تِمن ہیٚچھنٲوِو کٲشُر تہٕ نہَ کہِ بیٛاکھ زَبان